وعلیکُم سَلام شُکُر رۄبَس کُن تُہۍ چھِوا ٹھیٖک ؤنۍ تَو کٕم حظ چھِو اَچھا ٹھیٖک اَچھا ٹھیٖک ٹھیٖک آ آ سون دُکان گوٚو مشہوٗر دُکان پُلوٲمِس مَنٛز اَچھا ٹھیٖک ؤنۍتَو کیٛاہ اوسوٕ اَسہِ گوٚو تَمام حظ آیٹَم کھٮ۪نہٕ چیٖز صابنہِ توٚمُل کھَنٛڈ لیٚدٕر نوٗن مَرژٕوانٛگَن یِم تہِ قٕسم صابنہِ چھِ تِم چھِ اَسہِ ایٚویلیبُل سٔرُف آسہِ ضروٗرت تِم تہِ باتھ روٗمَن یہِ لَگان چھُ میٹیٖریَل تہِ تہِ آ ؤنۍتَو وۅنۍ تۄہہِ آ ہا ہا ہا گوٚو اَسہِ نِش سُہ گوٚو اَسہِ سُہ چھُ ٹرٛینٛڈِنٛگ منٛز سٲنِس یَتھ منٛز دُکانَس منٛز آسان اَسہِ کیٛاہ سا چھِ زٕ اکھ زٕ قٕسم زٕ ترٛےٚ قٕسٕم اَکھ چھِ أکِس چھِ نِوان ٹَکا ٹَک بیٚیِس چھِ وَنان ایپُل آ ریٚڈ ایٚپُل آ اوٚنمُت کَر تانۍ سُہ آ اَچھا ٹھیٖک ٹکاٹک اورٕ کٔہۍ دیُت ہو تۄہہِ یہِ ٹکاٹک أسۍ چھِ دِوان یہِ یِم چھِ یِوان تٕرٛہ کِلوُن ٹھیلہٕ أسۍ چھِ دِوان یہِ أسۍ چھِ دِوان یہِ ساڑ دۄہ شتھ رۄپیہِ ٹھیلہٕ ہَے نہَ حظ تۄہہِ اگر اورٕ آسن کم کَم از کَم کاہ شَتھ ساڑ کاہ شتھ باہ شَتھ آسن اورٕ کٕنان ریٚڈ ایپُل چھُ گژھان سُہ چھُ گژھان ساڑ کاہ شَتھ تٕرٛہ کِلوُن ٹھیلہٕ آ بیٛاکھ قٕسٕم چھُ باسمَت یِوان اکھ ہَتھ تہٕ وُہ رۄپیہِ کِلوٗ لگ بگ

باسمَت حظ چھِ زٕ ترٛےٚ قٕسٕم اَکھ چھُ آسان نیُک بیٛاکھ چھُ آسان زیوٗٹھ آ بِریانی چھِ لگان سُہ چھُ زیوٗٹھ سُہ چھُ گژھان اَکھ ہَتھ وُہ رۄپیہِ اگر تۄہہِ نِیُن آسہِ تۄہہِ سۭتۍ تۄہہِ کَرو کینسیشَن بیٚیہِ کیٚنٛہہ آ تیٖل تہِ تیٖل آ تیٖل پھل تیٖل حظ آ تَتھ چھِ پی مارک چھِ یہِ حظ بیٛاکھ چھُ کَنٛوَل چھِ زٔمیٖنٛدار زمیٖنٛدار چھِ گژھان اَز سَستے سُہ چھُ گژھان ژۄداہ پَنٛداہ شَتھ رۄپیہِ پنٛداہ کِلوٗ پی مارک چھُ تھوڑا درٛۅگُے پَہَن یہِ چھُ سارِوٕے کھۄتہٕ اَصٕل تیٖل یہِ چھُ گژھان لگ بگ زٕتوٚوُہ ترٛۆوُہ شیٚتھ رۄپیہِ پیٖر تہِ گژھان یِہَے زٕتووُہ ترٛۆوُہ شَتھ أتھۍ رینٛجَس منٛزٕے کنٛوَل اَہَن حظ آ تِم تہِ چھِ تِم تہِ چھِ نہَ تِم تِم چھِ یِوان عام پانٛژٕ لیٖٹرٕنۍ آ تِم چھِ پانٛژھ لیٖٹرنٕے تِم چھِ سُہ چھِ گژھان پانٛژھ لیٖٹر ساڑ شےٚ ہتھ رۄپیہِ واریاہ واریاہ واریاہ تۄہہِ ترٛاوہو ٹیٖنَس ٹیٖنَس منٛز پَنٛژاہ پَنٛژاہ رۄپیہِ مہٕ ہیٚیِو ٹٮ۪نشَن آ یِیِو تُہۍ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے أسۍ چھِ صُبحن نَو بَجے پٮ۪ٹھ شامچٮ۪ن سَتَن بَجن تانۍ آسان سَتَن بَجن تانۍ چلو چلو ٹھیٖک چھُ اَچھا بِہِو